أزۍکِس زَمانَس منٛز چھِ مول موج یَژھان یُس تٔمِس پَنُن اولاد چھُ آسان سُہ گَژھِ پَنُن مَذہَب اَصٕل پٲٹھۍ زانُن پہچانُن اَتھ منٛز کیٛاہ پَزِ مےٚ کَرُن کیٛاہ نہٕ پَزِ کَرُن تَمہِ کِنۍ چھِ پَنُن تِم مول موج پنٛنِس اولادَس سوزان رِلِجَس سکوٗلَن منٛز تاکہِ تٕم ہٮ۪کَن تَتہِ رِلِجَس نالیج حٲصِل کٔرِتھ تِم چھِ تِمَن پنٛنٮ۪ن بَچَن سوزان مَسجِدَن منٛز چھِ ییٚتہِ قرانہِ دَرٕس چھِ گَژھان تٲلیٖم چھِ یِوان دِنہٕ عبادَت ہیٚچھناوان ہیٚچھناون نٮ۪ماز پَرٕنۍ چھِ یِوان ہیٚچھناونہٕ اَمے کِنۍ چھُ یِم أزِکۍ بَچہٕ چھِ تِمَن چھِ لَگان پَے سون مذہب کیٛاہ چھُ اَسہِ کیٛاہ پَزِ کَرُن اَسہِ کیٛاہ پَزِ نہٕ کَرُن کیٚنٛہہ اَسہِ کَمہِ سۭتۍ یی فٲیدٕ ٲخرَتَس منٛز فیوٗچَرَس منٛز کِتھ پٲٹھۍ یی اَسہِ فٲیدٕ اَمے سۭتۍ چھِ فیوٗچَر جَنریشنہِ منٛز رِلِجَن پاس گَژھان